اَگر ہسا أسۍ ونکیٚنس اَگر بہٕ ؤنکیٚنس ایٚپلِکیشن ہنٛز کَتھ کرٕ یِم میٲنِس فونَس منٛز چھِ یِم مےٚ پٔر ڈے چھِ مَدد لگان گۄڈٕنیتھ ہسا چھُ واٹٕس اپ دوٚیُم چھُ میٲنۍ اوٗبر ترٛیِم چھِ میٲنۍ آ گوٗگَل چھُ میون یوٗٹوٗب چھُ میون گۄڈٕنیٚتھ ہسا چھَس بہٕ أکِس پریویٹ اِنسچوٗٹَس منٛز چھَس بہٕ گژھان اَگر نہٕ مےٚ تَتہِ مطلب کانٛہہ کوسچن کُنہِ جایہِ تَگان چھِ بہ سا چھَس تھروٗ گوٗگل ایٚپ سۭتۍ سُہ کوسچن وُچھان مطلب اَگر مےٚ کُنہِ جایہِ کانٛہہ کوسچن تیُتھ آسہِ کُنہِ وِزِ چھُنہٕ یِوان سَمجھ أسۍ ہسا چھِ پَنٕنس پانَس منٛز اکھ ایٚپ یَتھ أسۍ گوٗگل ایٚپس حظ چھِ وَنان أسۍ ہسا چھِ تَمہِ کہِ مددٕ سۭتۍ سُہ کوسچن آرام سان حل کران بیٚیہِ ہسا چھُ میون ۄٹٕس ایٚپ ایٚپلِکیشن اَگر ہسا أسۍ وُچھو مطلب کہِ مےٚ آسے صبُحن اِنسچوٗٹ گژھُن یا نہ آسہِ گژھُن ہُتھ پٲٹھۍ ہسا اوس آسان وۄنۍ چھُ مےٚ أمِس سَرَس فون کَرُن ہُہ کَرُن یہِ کَرُن بہٕ سا چھَس تھروٗ وَٹٕس اَپ ہسا چھکھ آسان میسیج ترٲومٕژ صبُحن چھےٚ یُن صبُحن کیاہ چھُ کرُن بیٚیہِ ہسا اَگر مےٚ کُنہِ جایہِ آسہِ گژھُن بہٕ سا چھَس سیٚود گوٗگلَس پٮ۪ٹھ گژھان گوٗگلَس چھَس بہٕ لوکیٚشن ٹریس لَگاوان سۄ سا چھِ مےٚ سیٚود ہاوان تِکیازِ یِم ایٚپلِکیشن یِم فونَس منٛز آسنہٕ تہِ حظ چھُ واریاہ ضروٗری بیٚیہِ حظ چھِ میٲنِس فونَس منٛز ایٚپلِکِشین چھِ سُہ حظ چھِ ایٚم پَے اَگر ہسا برونٛہہ اوس اسہِ پیٚوان مطلب کہِ پونٛسہٕ کَڑٕںۍ أسۍ ہسا ٲسۍ گژھان دۄہ دیٖن ٲسۍ راوراوان سٲنِس ایریا ہس منٛز نہ سا چھُنہٕ تِتھ پٲٹھۍ بینٛک کہِ اَسہِ ہسا چھِ ییٚتہِ پٮ۪ٹھ تِقریٖباً پانٛژھ کِلوٗ میٖٹر ہُند دوٗری پٮ۪ٹھ بینٛک اَسہِ ہسا اوس پیٚوان دۄہ دیٖن رَنان پَتہٕ ٲسۍ تَتھ بینٛکَس پٮ۪ٹھ واتان تورٕ ٲسۍ أسۍ پونٛسہٕ کَڑان ؤنکیٚنس اَگر اَسہِ کُنہِ تہِ جایہِ آسہِ گژھُن أسۍ ہسا چھِ آرام سان ایٚم پَے کران یوٗز اَگر اَسہِ تٔمس آسن پونٛسہٕ دِنۍ أسۍ ہسا چھِ آرام سان تٔمِس ایکونٹہٕ پٮ۪ٹھ ایکونٹَس تام ترانَسفر کران بیٚیہِ ہسا سۄ بیاکھ میٲنۍ ایٚپ چھِ سو سا چھِ کونٹیکٹ ایٚپ اَگر ہسا مےٚ کُنہِ وِزِ کانٛہہ تہِ پرابلِم گژھِ وۄنۍ آسہِ نہٕ بہٕ گرِ کیٚنٛہہ بہٕ آسہٕ دوٗرِ مےٚ آسہِ کٲنٛسہِ فون کَرُن بہٕ سا چھَس تیٚلہِ تہِ وِزِ مطلب کہِ تَمہِ ایٚپہِ ہیلپہٕ تھروٗ کران فون بہٕ چھَس فَلٲنۍ جایہِ مطلب کہِ مےٚ چھےٚ نہٕ گٲڑ میلان مےٚ أنیٚو گٲڑ میٲنِس فونَس منٛز ہسا چھِ واریاہ تِم ایپلِکیشنہٕ یِم ہسا مےٚ پٔر ڈے چھِ ضروٗرتھ لگان بیاکھ ایٚپ ہسا یۄ میٲنِس فونَس چھِ سُہ سا چھِ یۄس ہسا بیاکھ میٲنۍ بیاکھ ایٚپ میٲنِس فونَس منٛز چھِ سُہ سا چھِ فیس بُک فیس بُک ہسا چھِ مےٚ نِوٕز چینل تھٲومژٕ تِکیازِ تَمہِ سۭتۍ ہسا چھُ اِنسانَس پٔر ڈے نِوٕز بوزنہٕ سۭتۍ اَگر مےٚ ہُتھ پٲٹھۍ اوس پیٚوان اَکبر ضروٗرت اَنٕنۍ ؤنکیٚنس ہسا چھےٚ نہٕ مےٚ اَکبارٕچ ضروٗرت آسان کیٚنہہ بہٕ سا چھَس ڈریکٹ فیس بُک ایپلِکیشن فیس بُک ایپلِکیشن آن کران تَتہِ ہسا چھَس بہٕ پٔر ڈیِچ دُہُچ حالات وُچھان کَپٲر کیاہ گوٚو مطلب کہِ کَپٲر کیاہ حالات روٗد سٲری چھِ نارمَل میٲنِس فونَس منٛز ہسا چھِ واریاہ تِم ایٚپہٕ موٗجوٗد یِم مےٚ پٔر ڈے ہیٚلٕپ چھِ دِوان کیںٛہہ نہ تہٕ کینٛہہ کرنَس منٛز بیٚیہِ ہسا چھِ میٲنِس فونَس منٛز یۄس ایٚپ چھِ سۄ ہسا چھِ ایم سُہ سا چھِ واریاہ ایٚپ ہسا چھِ تِم یِم میٲنِس فونَس منٛز چھِ یِم مےٚ پٔر ڈے ضرورت چھِ لگان بہٕ سا چھَس شُکُر گُزاز واریاہ ساینَسٕچ ساینَسچہِ ٹیکنالجی ہنٛز تِمن ساینٹسٹن ہنٛز یِمو اَسہِ ییٖژاہ آسٲنی تھایہِ نہ تہٕ ہسا ٲسۍ آسان اِنسان سٕنٛز زِندگی آسہِ ہے تیٚلہِ واریاہ مُشکِل اَگر نہٕ یِم ٹیکنالجی آسہٕ ہن